آ میٲنۍ وِو میٲنۍ نظر چھِ یِتھَے کٔنۍ کہِ وٲلڈٕ چھِ دۄہ کھۄتہٕ دۄہ یُس یہِ دُنیا چھُ دۄہ کھۄتہٕ دۄہ مطلب بڑتا جارہا یہِ چھِ بَڑان یہِ چھُ ترقی کَران دۄہ کھۄتہٕ دۄہ یہِ چھُ ٹٮ۪کنالجی منٛز ترقی کَران یہِ چھُ ہر کُنہِ مٲدانَس منٛز برونٛٹھ برونٛٹھ پَکان مگر کیاہ وَنہٕ بہٕ کہِ یُس یہِ ؤرٕلڈٕ اِوالو چھُ گَژھان یہِ چھُ وارِیاہو طٔریٖقو مطلب ٹٮ۪کنالجی ہِو اِولو گَژھان اٮ۪ڈُوکیشَن چھِ گَژھان اِوال اِوالو اور دۄہ کھۄتہٕ دۄہ چھِ کانٛہہ یَتھ منٛز یَتھ دُنیاہَس منٛز چینٛج یِوان اور یُس یہِ دُنیا اوس اولڈٕ ٹایمٕز ٲسۍ او آز چھِ نِو ٹایم چھُ آلٹُگٮ۪دَر ڈِفرَنٛٹ پانہٕ ؤنۍ اگر پٔتِم نفر آسِہا پٔتمہِ زَمانُک سُہ ہیٚکہِ نہٕ اَزیُک زَمانہٕ پرٛزنٲیِتھ اور ییٖتیاہ اَز آرام چھُ آسٲیِش چھِ ژۄپٲرۍ مگر اگر أسۍ وٕچھو مےٚ چھُ وُچھمُت پانہٕ کہِ ؤرلڈٕ ہسا چھُ چینٛج گوٚمُت کیٛاہ اوس یہِ پٔتۍ کہِ مطلب پٔتمٮ۪ن اولڈٕ زَمانن منٛز آز کیٛاہ چھُ تَتھ منٛز چھُ آلٹگٮ۪در ڈِفرنٛٹ یہِ مطلب میون بَچپن اوس بدل اور أزکٮ۪ن یِم بَچہِ چھِ تِمن ہُنٛد بَچپن چھُ بِلکُل بدل یِم چیٖز تِمَن دۄہن ٲسۍ تِم چھِنہٕ اَز نٔنی کُنہِ جایہِ تَمہِ کھۄتہٕ بہتر ٹٮ۪کنالجی چھِ تَمہِ کھۄتہٕ بہتر چیٖز چھِ یَتھ دُنیاہَس منٛز یِوان أتھۍ بالکُل ؤرٕلڈٕ چھُ چینٛج گوٚمُت آلٹُگٮ۪دَر جَنریشَن سَہ مطلب جَنریشَن چھِ چینٛج گٔمٕژ یہِ پٔتِم جَنریشَن ٲس اور سُہ چھِ أزکِس جَنریشَنٕچ آلٹُگٮ۪دَر ڈِفرَنٛٹ تَمام ماحولِیات اَنداز تہِ ٹٮ۪کنالجی حِساب تہِ اٮ۪جُکیشَن حساب تہِ پانہٕ ؤنۍ فیملی کِیر حِساب تہِ یُس رہنہٕ سہنے کا طریقہ تہِ چھُ سُہ حِساب تہِ چھُ سۄ تمام چینٛج گوٚمُت ماحولیات کِنہِ اَنداز تہِ ماحول تہِ چینٛج گوٚمُت